مےٚ حظ چھِ گَرِ واریاہ بوٚڈ عیال خۄدایس حوالہٕ بہٕ حظ چھَس تِمن کیُتھ پانَے رَنان کَران بٲگران شیران اصٕل پٲٹھۍ بٔڑ فیملی چھِ اَسہِ بیٚیہِ آسہِ اَسہِ ؤری پتہٕ ؤری آسان بوٚڈ بٔڑ بار محفِل تَتھ کیُتھ چھِ أسۍ رَنان پانَے بٲگراوان چھَس اَصٕل پٲٹھۍ شوٗب دار پٲٹھۍ ییٖتۍ سِنۍ چھِ کَران رِستہٕ چھِ رَنان کَباب چھِ رَنان کۄکَر چھِ رَنان ماز چھِ رَنان یَکھٕنۍ چھِ بَناوان اَصٕل پٲٹھۍ تہٕ دِوان چھِ تَتھ محفِلہِ تہِ تہٕ بیٚیہِ چھِ پَنُن عیال بیٚیہِ پَنُن عٲشناو رِشتہٕ دار یِوان سٲری تہٕ کھیٛاناوان چاناوان چھِ تِم اصٕل پٲٹھۍ تہٕ فی ؤرِیہِ فی ؤری چھِ أسۍ یہِ کران تہٕ بیٚیہِ تے کٲنٛسہِ کٲنٛسہِ آسہِ قٕسمتَس سُہ تہِ چھِ کھٮ۪وان تہٕ أسۍ تہِ چھِ کھٮ۪وان اصٕل پٲٹھۍ مےٚ حظ چھِ عادت بٔڑِس عیالس بٲگراونس ٹھیٖک پٲٹھۍ بَجہِ محفلہِ مےٚ چھِ پانس سداہ پنٛداہ بٲژ أسۍ چھِ بٲگراوان کَران اصٕل پٲٹھۍ